فہمیٖدا جی تُہُنٛد یُس یہِ پیش چھُ یہِ چھُ واریاہ اصل پیشہٕ تُہۍ ؤنۍ تو مےٚ اتھ منٛز چھُوا تُہۍ خۄش تہٕ اگر تُہۍ وۄنۍ سانہِ ذٔریعہِ چھُ یژھان گورمنٹس نِش کانٛہہ اطلا واتناوٕنۍ تہٕ تُہۍ کیٛاہ تبدیٖلی چھُ یژھان اتھ پیشس منٛز وٕنکؠس اَوَ بہٕ چھس یَتھ منٛز واریاہ زیادٕ خۄش تِکیازِ یہِ تۄہہِ مےٚ ووٚنوُ مےٚ اوس لکچار پؠٹھٕے واریاہ زیادٕ لُکن ہُنٛد خدمت کَرنُک شوق امہِ ذٔریعہِ چھُ مےٚ واریاہ زیادٕ دوٚیہِ خٲر مِلان تِکیازِ امہِ ذٔریعہِ چھُ غریٖبَن واریاہ مَدتھ میلان یُس زَن کَتھ کٔروٕ تۄہہِ کیاہ تبدیٖلی یۄس بہٕ اَتھ منٛز اَنٕنۍ گۄڈنِچی کَتھ اَسہِ چھُ واریاہ زیادٕ کامہِ ہُنٛد لوڑ آسان لیکِن اَسہِ چھُنہٕ تَنہٕ خاہ توٗتاہ اَصل مِلان کینٛہہ اَسہِ چھُ واریاہ زیادٕ کٲم آسان کرٕنۍ بیاکھ اگر زیادٕ کھۄتہٕ زیادٕ سکیٖم گورمینٹ مۄیَسر کرِ ہا غریٖبن خٲطرٕ تہٕ غریٖبن مِلہِ ہا واریاہ زیادٕ امہِ